ہیلو اَسہِ اوس اوٚنمُت اِنڈَکشَن اَکھ اوترٕ تہٕ سُہ اوس اَسہِ آرڈر کوٚرمُت مگر سُہ اوس نہٕ زیادٕ اَصٕل کینٛہہ سُہ اوس زیادٕ واریاہ خراب تِکیٛازِ سُہ اوس یُتھُے اَسہِ سُہ لوگ نہ نہ ٲسۍ تَتھ تِم بَٹَن وَٹَن کٲم کَران سُہ اوس بالکل خرابٕے تِم ٲسۍ أڑۍ ٲسۍ أڑۍ بَٹَن کٲم کَران أڑۍ بَٹَن ٲسۍ نہٕ کَران کٲم وٲم کِہیٖنۍ یُتھُے وۄنۍ کینٛہہ لاگہٕ ہا نہ تَتھ پٮ۪ٹھ تَتھ اوس پاورٕے گژھان اَسہِ گوٚو شک اَتھ ما چھُ کویِل وویِل کانٛہہ خراب اَسہِ نیوٗ پَتہٕ سُہ ییٚتی سمبالن وٲلِس نِش تٔمۍ دوٚپ دوٚپُن نہ اَتھ چھَنہٕ کویِل وویِل خراب کینٛہہ کویِل چھِ اَتھ ٹھیٖک مگر تُہۍ کٔرِو کٲم ییٚتہِ تۄہہِ یہِ اوٚنمُت چھُو تُہۍ وٕچھ یِمَن اَتھ ٲسوٕ وارَنٹی یا کینٛہہ گارَنٹی وارَنٹی ٲسہ اَتھ تِمَن سوٗزِو تیٚلہِ یہِ واپَس پرٛوڈَکٹَے اَ سُہ اوس نہٕ بالکل ٹھیٖک کِہیٖنۍ بیٚیہِ ٲسۍ تَتھ کٲم گژھان تَتھ یُتھُے بیٚیہِ لوگُے یوت نہ یُس سُہ پٮ۪ٹھٕ اوس شیٖشہٕ تَتھ گٔے رُمہٕ تہٕ ہُہ پَتہٕ کیٛاہ کَرٕہَس اَسہِ دوٚپ یہِ چھِنہٕ بالکل کِہیٖنۍ سُہ اوس خرابٕے مگر تٔمۍ سۭتۍ لوٚگ اَسہِ دھوکَے سُہ اوس نہٕ زیادٕ تہِ ٹھیٖک کینٛہہ تہٕ یہِ چھِ گژھان غلطٕے پَہمَتھ یِتھ پٲٹھۍ گَژھِ نہٕ دھوکہٕ دیُٚن لُکَن کینٛہہ اَسہِ پھیوٗر پَتہٕ اَسہِ کیٛازِ اوس اوٚنمُت دُکان ییٚمہِ پٮ۪ٹھ آرڈر کٔرِتھ اَسہِ آسہِ ہہ اوٚنمُت دُکان پٮ۪ٹھٕے سیوٚد نمہٕ ہَس واپَس بٔتھۍ کَنۍ وَنہٕ ہَس تہِ بیٚیہِ کینٛہہ تہٕ اَتہِ کٔمِس وَنو کیٛاہ وَنو اَتہِ چھُ گژھان پَتہٕ مُشکِلٕے تہٕ مگر زیادٕ اوس نہٕ سُہ ٹھیٖک پَتہٕ کٔر مےٚ گَرِکیو سُہ اوس مےٚ پانَے کوٚرمُت آرڈر پَتہٕ کٔر مےٚ گَرِکیو تہِ کھرٛٮ۪کھ دوٚپُکھ ژےٚ کیٛاہ چھُتھ کوٚرمُت ژےٚ چھِتھ پونٛسَے کٔرۍ مٕتۍ زایہِ مگر یہِ گژھِ نہٕ کَرُن کینٛہہ یہِ چھُ گژھان غلط